ہیٚلو اسلام علیکُم اَز کیٛاہ یہِ باوا واوا ہوٚتھ سیفرَن چھِنہٕ حظ تُہۍ چھُو نا حظ یہِ دُکانٛدار چھُو آ ٹیوٗرِسٹہٕ چھُس یہِ چھُ ییٚتی ٹیوٗرِسٹہٕ اَکھ یِم

یِہَے سیفران اَسہِ اوس ضروٗرت تَوَے تَمی موٗجوٗب کَرے کال سۭتۍ یِموٕ تۄہہِ تۄہہِ کَتہِ چھُو دُکان چلو ٹھیٖک چھُ أسۍ کَرو تَمہِ ساتہٕ کال یُتھُے تور واتو أسۍ کَرو تۄہہِ کال ٹھیٖک چھُنا او کے او کے